میٛانہِ حسابہٕ چھُ مطلب سپورٹٕس خطرناک رول کران یتھ کٔنۍ اسہِ أکِس انسانس ایٚجوکیشن چھِ واریاہ زیادٕ ضروٗری میٛانہِ حسابہٕ چھِ تِتھٔے کٔنۍ زیادٕ ضروٗری أکِس ٲں لڑکس سپورٹٕس بہٕ چھُس نہٕ ونان لڑکسٕے یوت کیٚنٛہہ کورِ خٲطرٕ تہِ چھُ سپورٹٕس واریاہ زیادٕ ضرورت تِکیٚازِ أسۍ آز چھِ ہرِ کُنہِ چیٖزس منٛز چھِ آز سِکِل ضروٗرت ییٚلہِ انسان سپورٹٕس گِنٛدِ انسان چھُ روزان میٚنٹلی ٹھیٖک انسان چھُ روزان کونسِسٹیٚنٛٹ تَتھ چیٖزس منٛز یا انسانس چھِ میٚنٹیلٹی روزان ٹھیٖک انسان چھُ ہیٚلدی روزان واریاہ زیادٕ ایٚکٹِو چھُ انسان روزان سِپورٹٕس گِندِتھ چھُ انسان ہیٚلدی کران واریاہ زیادٕ کیٚاہ چھِ اَتھ ونان یہِ میسر بییٚہِ چھُ یہِ کمفٲرٹ تہِ انسان روزان یا ماینڈ تہِ چھُ فرٛیٚش گژھان سٹرس نِش تہِ چھُ انسان دوٗر دوٗر روزان تِکیٚازِ یتھ کٕنۍ ایٚگزرسایز ضروٗری چھِ یِتھے کٔنۍ چھُ سپورٹٕس گِندُن تہِ واریاہ زیادٕ اَکھ ضروٗری چیٖز بنیٛاومُت آز کہِ لایفہِ منٛز اکِس انسانس تِکیٚازِ اگر نہٕ انسان سپورٹٕس گِندِ کہیٖنۍ تہِ انسان چھُ روزان واریاہ زیادِ تھکا تھکا بییٚہِ چھِنہِ مطلب یہِ سۄ میٚنٹیلٹی چھَنہٕ ٹھیٖک روزان انسان کہیٖنۍ انسان سٹرَسفُل چھُ روزان انسان لیزی چھُ روزان انسان تؤے چھُ آز کہِ لایفہِ منٛز چھِ واریاہ زیادٕ ضروٗرت یہِ سپورٹٕس خاص کر کرکٹ وۄنۍ چھِ یوجؤلی ییٚتہِ کرکٹٕے زیادٕ گِندان تہِ مگر وۄنۍ یِمِس یہِ یۄس گیم پسنٛد آسہِ کٲنسہِ چھِ فُٹ بال کران خۄش یا کٲنسہِ چھِ کران والی بال خۄش یا کٲنسہِ چھِ کران کرکٹ خۄش تہِ یہِ چھِ ہر اکِس انسانس چھِ پنٕنۍ پنٕنۍ چوایس اۭں کٲنسہٕ چھِ گژھان مطلب یہِ چھِ پنٕنۍ پنٕنۍ چوایس کٲنسہٕ چھِ گژھان اَکھ سپورٹٕس خۄش یا کٲنسہِ چھُ گژھان بدل کانٛہہ سپورٹٕس خۄش مگر یہِ چھُ واریاہ زیادٕ امپارٹیٚنٹ رول کران یہِ سپورٹٕس أزکہِ اکِس پٔرسنَس خٲطرٕ تِکیٚازِ انسان چھُ روزان اَمہِ سۭتۍ ٹھیٖک بییٚہِ اگر انسان اصٕل گِندِ واریاہ زیادٕ انسان کرٕ سپورٹسَس منٛز کٔرِ واریاہ زیادٕ پرٛیٚکٹِس واریاہ زیادٕ محنت کٔرِ سپورٹسِس منٛز کیٚاہ پتہ وۄنۍ زن سُہ سلیٚکٹہٕ گوٚو بجیٚن بجیٚن ٹورنامیٚنٹن منٛز یا اولمپِکسَن منٛز یا رانجی منٛز یا انٹرنیشنل لیولہِ پٮ۪ٹھ وۄنۍ زن سُہ سِلیٚکٹہٕ گوٚو ییٚلہِ انسان گِندِ تیٚلی ہیٚکہِ انسان گژھِتھ کُنہِ جایہِ سِلیٚکٹہٕ وۄنۍ ییٚلہِ نہٕ انسان گِندِ کہیٖنۍ پرٛیٚکٹِس کرِ نہٕ انسان کہیٖنۍ سُہ ہیٛو انسان ہیٚکہِ نَہ سلیٚکٹٔے گژھِتھ تہٕ بییٚہٕ چھُ سُہ روزان میٚنٹلی ڈسٹرٕب انسان تہٕ میٛانہٕ حسابہٕ یتھ کٔنۍ ایٚجوکیشن چھِ ضروٗری بیٚیہِ وُچھو تُہۍ پانہٕ تہِ آز سکولن منٛز چھِ آز ضروٗری مطلب یہِ سپورٹٕس وپورٹٕس تہِ گِندناوان یا ایٚگزاسایز کرناوان کرکٹ گِندناوان والی بال گِندناوان کیٚرم بورڈ گِندناوان ہاکی گِندناوان تِکیٚازِ یہ بنیٛاو وۄنۍ واریاہ زیادٕ اَکھ امپارٹیٚنٹہٕ رول سُکولن منٛز تہِ تہٕ انڈوِجؤلی تہٕ گھرٕ تہِ ہیٚکان پتہٕ انسان گِندِتھ تہٕ سکولہِ پتہٕ یتھ یا سکول تہِ ہیٚکان گِنٛدِتھ مگر مین چیٖز چھُ اِنسان گژھہِ سپورٹسَس منٛز روزُن دِلچسپی گژھہِ اِنسان سپورٹسَس منٛز تھاوُن دۄہے دۄہے اگر نہٕ انسان گِندِ تہٕ ہفتس منٛز دۄیہِ ترٛیٚیہِ لٹہِ اگر انسان گِندِ ٹچَس منٛز اگر اِنسان روزِ سُہ گوٚو واریاہ کیٚنٛہہ پتہٕ چھُ انسان پانٔے کسِسٹیٚنٹ روزان یا پتہٕ چھُ انسانَس پانٔے شوق بڑھان تہٕ ییٚلہِ اِنسانس شوق بڑٕ پرٛیکٹِس کٔرِ واریاہ زیادٕ واریاہ زیادٕ ہر دۄہ کرِ پرٛیٚکٹِس پرٛیٚکٹِس امپرٛومیٚنٛٹ یی واریاہ زیادٕ کیٚاہ پتہ پتہٕ ہیٚکہِ سُہ انٹرنیشنل لیولہِ پٮ۪ٹھ تہِ گِندِتھ انٹرنیشنل لیولہِ پٮ۪ٹھ گوٚو واریاہ کیٚنٛہہ اگر انِسان کانٛہہ اِنسان انٹرنیشنل لیولہِ پٮ۪ٹھ سِلیٚکٹہِ گژھہِ کُنہِ سپورٹسہٕ گیمہِ منٛز سُہ گوٚو واریاہ کیٚنٛہہ تٔمۍ کوٚر واریاہ زیادٕ کیٚنٛہہ اچیٖو اس لیے چھُ واریاہ زیادٕ ضروٗری یہِ سپورٹٕس آز کہِ لایفہِ منٛز بییٚہِ چھِ گِندان تہِ آز چھِ واریاہ زیادٕ پرٛیٚفر کران سٲری سپورٹسٕے تِکیٛازِ آز چھِنہٕ یہِ ما چھُ بورِنٛگ اَمہِ سۭتۍ چھُ اِنسان روزان زبردست انسان روزان اَلٔرٹ کونسِسٹیٚنٹ روزان انسان ماینڈ روزان انسانَس فرٛیٚش بییٚہِ سٹرس وٹرس نِش روزان اِنسان دوٗر تؤے آز چھِ ضُروٗری سپورٹٕس گِندٕنۍ واریاہ زیادٕ سپورٹٕس چھُ ضروٗری آز یتھ کٔنۍ ایٚجوکیشن چھِ ضروٗری یتھ کٔنۍ پرُن چھُ ضروٗری اِتھٔے کٔنۍ چھُ سپورٹٕس تہِ واریاہ زیادٕ سایڈ باے سایڈ گِنٛدُن ضروٗری پتہٕ یِٔمِس وۄنۍ یُس یہِ گِندِ تہٕ کانٛہہ گِندِ کرکٹ کانہہ گِندِ والی بال تہٕ سُہ گوٚو پتہٕ بدل سوال مگر کِرکٹ چھُ پیٚوان ضروٗری گِندُن بایز چھِ زیادٕ تر کرکٹٕے گِنٛدان تہٕ کورِ چھِ گِندان زیادٕ ہاکی مگر سپورٹٕس چھُ پیٚوان ضروٗری سایڈ تھاوُن اَمہِ سۭتۍ چھُ انسانَس الگٕے مزٕ لگان ڈیلی لایفہِ منٛز